بہٕ گوٚوس اکہِ دۄہ سِنتھن ٹاپ یُس واریاہ دوٗر منزۍلس پٮ۪ٹھ چھُ یُس ضلعٕے کشتواڑ تہٕ ضلعٕے اسلام بادس منٛز درمیٲنی منٛز چھُ أکِس جایہِ ییٚلہِ بہٕ تور گووس ییٚلہِ تور چھُ انسان واتان واریاہ گام چھِ تتھ منٛز یِوان اگر بۄنہٕ پٮ۪ٹھے وٕچھو کۄکر ناگ چھُ یِوان تتین چھُ اکھ تمہِ برٛونٛٹھ چھُ اکھ سہ وایلڈٕ لایف سیٚنکچری اکھ یِوان یتھ منٛز یِم جنگلی جانور رہٲیِش چھِ آسان تمہِ برٛونٛٹھ ییٚلہِ واتان چھُ انسان تتھ چھِ سینری آسان واریاہ ییٚلہِ تور چھِ واتان تتھ چھُ یُس تمیُک روڑ چھُ سڑک چھِ سُہ چھُ واریاہ تتھ منٛز چھ باسان واریاہ مُشکِلات یِن پکنس منٛز ییٚلہِ انسان تور چھُ واتان تتھ مٔنٛزلس پٮ۪ٹھ تتہِ چھِ واریاہ ہوہٕچ کٔمی گژھان انسانس چھُ باسان مےٚ گوٚژھ نہٕ خوٗن یُن مےٚ گٔژھ نہٕ نس مےٚ گوٚژھ نہٕ کینٛہہ پرابلِم گژھٕنۍ